مےٚ حظ چھُ پَسند مطلب بَناوُن نارٕتھ اِنڈیَنس چھُ مےٚ واریاہ زیادٕ پَسند خۄش لَگان وازوان بَناوُن رِستہٕ گۄشتاب تَبَخ ماز یِخنۍ یِم چھِ مےٚ واریاہ زیادٕ پَسند کیازِ کہِ یہِ چھُ اکھ سون کَلچر یہِ چھُ اَسہِ پَتہٕ پٮ۪ٹھٕے آمُت یِون مطلب آمُت بَناونہٕ تہٕ اَتھ منٛز چھُ واریاہ زیادٕ یہِ چھُ مَزٕ دار آسان واریاہ زیادٕ تہٕ بہٕ چھَس ساوُتھ اِنڈیَن تہِ چھَس بہٕ ہٮ۪کہٕ بہٕ بَنٲوِتھ تَتھ منٛز چھَس بہٕ بِریانی بَناوان بِریانی چھِ واریاہ زیادٕ مَزٕدار کیازِ کہِ مےٚ چھُ لَگان مطلب ییٚلہِ تۭر چھِ واریاہ زیادٕ آسان تہٕ مےٚ چھُ لَگان بِریانی واریاہ زیادٕ خۄش کھیٚنۍ تہٕ اسی لیے چھَس بہٕ پریفر کران کہِ بہٕ گٔژھس پَنٕنیوٕے اَتھو پانٕے بِریانی بَناوٕنۍ کیازِ کہِ مےٚ چھُ خۄش لَگان پَنٕنیو اَتھو بَناوُن تہٕ پَنٕنیو اَتھو باقٕے کھیٚناوٕنۍ مےٚ چھُ واریاہ زیادٕ کُکِنگ چھِ مےٚ واریاہ زیادٕ پَسند تہٕ کونٹِنیٹَل فُڈَس منٛز چھَس بہٕ موموز مطلب چامِن تہِ ہٮ۪کان بَنٲوِتھ موموز بَناوان چھَس بہٕ تہٕ اَکہِ دوٚیو تریٚیو قٔسمَو سِٹیٖمٔڈ موموز چھِ ویج موموز چھِ یہِ فرایِڈ موموز چھِ تٕم چھَس بہٕ ہٮ۪کان بَنٲوِتھ تہٕ مےٚ چھُ واریاہ زیادٕ پَسند کُکِنگ کَرٕنۍ تہٕ مےٚ چھُ مطلب یہِ چھُ مےٚ اکھ اِنٹرَسٹ یہِ چھُ مےٚ اکھ ہوبی کُکِنگ ییٚلہِ تہِ بہٕ یہِ چھَس آسان مۄکُل بہٕ چھَس تَمہِ ساتہٕ کُکِنگ کران پریفر بہٕ گٔژھس کُکِنگ کَرٕنۍ